اَسلام علیکُم آ أسی چھِ بوٗچر کَٹہٕ مازَس چھےٚ ریٹ دوٗن شیٚے ہَتھ موچہٕ ہٮ۪تھ تہٕ شیٚے ہَتھ رۄپیہِ چھُ گژھان مۄچہٕ دار آ یہِ چھُ عیٖد چھَناہ یِنہٕ واجیٚنۍ اَسہِ چھُ برابر أسۍ چھِنہٕ عیٖد پٮ۪ٹھ مٲنۍ تو یہِ کَران ریٹ ویٹ ہیٚور کیٚنٛہہ آ گورمٮ۪نٛٹ ریٹ اَدٕ سا ٹھیٖک حظ چھُ